کَشمیٖری لنٛگویج اَگر وٕچھو کَشمیٖری لنٛگویج چھِ یِوان کٔشیٖرِ منٛز تہٕ بیٚیہِ ہِلی ایریاز چھِ تَتھ اٮ۪راوُنٛڈ تَتہِ چھِ یِوان یہِ بولنہٕ کشمیری لنٛگویج چھِ سَتھ ہَتھ پنٛژاہ بیٚیِس سَتھ ہَتھ پنٛژاہ ؤری برٛونٛہہ آمٕژ وجوٗدَس منٛز تَتھ دورَس دَرمیان چھِ مایہِ ماڈٲرٕن لنٛگویج اِنٛگلِش لنٛگویجَس چھِ سۄ تہِ ہَسا گٔے ڈٮ۪ولَپ تَتھ دوران اور ساتھ ہی ساتھ اَگر وٕچھو یۄس یہِ اِنٛگلِش لنٛگویج چھِ یہِ ہَسا چھِ کانسچوٗشنَس منٛز اَکھ آفِشَل لنٛگویج رِکرَم رِکَمنٛڈ آمٕژ کَرنہٕ تہٕ یہِ کَشمیٖری لنٛگویج اَتھ منٛز ہَسا چھِ مِکس اَپ وٲڈٕس یِوان یوٗز کَرنہٕ اَتھ منٛز چھِ دا یہِ چھےٚ اٮ۪کچُؤلی داردٔرِک لنٛگویج اَتھ منٛز چھِ واریاہ مِکسچَر آف پٔرشَن تہِ چھِ اَتھ منٛز پَنجابی لَنٛگویج تہِ چھِ اَتھ منٛز سَنَسکِرٛت وٲڈٕس تہِ چھِ اَتھ منٛز پَنجابی وٲڈٕس تہِ چھِ اَتھ منٛز پٔرشَن وٲڈٕس تہِ چھِ اَتھ منٛز